وعلیکُم اسلام اگر بہٕ کتھ کرٕ جٔرنلِٕزِم ہِنٛز فوٹوگرٛافی ہٕنٛز مےٚ کیازِ روٚٹ یہِ شوبہ مےٚ کیازِ روٚٹ یہِ پرٛوفٮ۪شن کیٛازِکہِ مےٚ چھِ واریاہ خۄش گژھان فوٹوگرٛاف تُلُن ویٖڈیوگرٛاف تُلُن بہٕ چھَس واریاہ اِنَسپایر کٔرمٕژ پَنٕنۍ فادَر صوبَن کیٛازِکہِ تِم تہِ چھِ اَتھ پرٛوفیشَن سۭتۍ تعلُق تھاوان ایز اےٚ میٖڈیا پٔرسَن چھِ تِم دوٗردَرشَنَس منٛز کٲم کَران تِمو چھَس بہٕ واریاہ اِنَسپایر کٔرمٕژ نہ کہِ اِنَسپایرٕے یوت تِم چھِ مےٚ ماٹِویٹ تہِ کَران اَتھ پرٛوفیشَنَس منٛز زیادٕ کھۄتہٕ زیادٕ کٲم کَرنہٕ خٲطرٕ مگر یُتے یوت چھُنہٕ کینٛہہ آسان اَتھ چھِ وَن سایڈِڈ سٕٹوری چھَنہٕ ہمیشہِ آسان کینٛہہ سٮ۪ک مطلب بیٛاکھ سایڈ سٹوری تہِ چھِ آسان کہِ مےٚ پیوٚو واریاہ مُشکِلاتَن ہُنٛد سامنہٕ تہِ کَرُن یِم میٛٲنۍ مَدَر ٲسۍ سۄ ٲس نہٕ مےٚ ہمیشہِ سَپوٹ کَران اَتھ چیٖزَس خٲطرٕ کینٛہہ کیٛازِکہِ تٔمۍ سُنٛد یہِ یہِ اوس دٮ۪ماغَس منٛز کہِ اگر بہٕ کٲم کَرٕ اَتھ پرٛوفیشَنَس منٛز مےٚ چھُ پَگاہ لٔڑکَن سۭتۍ وۄتھٕ وۄتھُن بِہُن مےٚ چھُ راتَس اوٗرۍ روزُن بہٕ یِم نہٕ کُنہِ ساتہٕ گَرٕ تہِ کِہیٖنۍ تِمَن اوس دٮ۪ماغَس منٛز یی آسان تِمَن ماٹِویٹ کَران کَران مطلب تُہۍ وٕچھِو مےٚ کوٗتاہ مُشکِلات آسہِ آمُت ؤنۍ تھٲیِو تُہۍ یہِ سایڈَس آز چھَس بہٕ ایز اےٚ پرٛوفٮ۪شَن کٲم کَران اَتھ منٛز ایز اےٚ فرٛیٖلیسَر چھَس بہٕ کٲم کَران مےٚ چھُ واریاہ خۄش گَژھان فوٹوگرٛاف تُلٕنۍ زیادٕ تَر پاٹرٛیٹ ویٖڈیوگرٛیفٕس تُلٕنۍ یِم بہٕ زیادٕ تَر محرمَس منٛز چھَس تُلان مےٚ چھُ واریاہ خۄش گَژھان مےٚ چھِ واریاہ عزیٖز تہٕ ٹوٹھ یہِ پرٛوفیشَن